جِناب مےٚ کَرے تُہٕنٛدِ ییٚمہِ پٮ۪ٹھ تَنہٕ آز حظ یِم آرڈَر پنٛنہِ خٲطرٕ مےٚ ٲس اَتھ منٛز آرڈَر کٔرۍ مٕتۍ واریاہ چیٖز مگر وٕنکٮ۪ن چھِ مےٚ باسان مےٚ آے بیٚیہِ کینٛہہ مہمان نا ییٚمۍ کہِ وَجہ سۭتۍ چھِ مےٚ بیٚیہِ کینٛہہ آرڈَر کَرٕںۍ یِم زَن مےٚ آرڈَر ٲسۍ کٔرۍ مٕتۍ تِم پوشَن نہٕ مےٚ کیںٛہہ وۄنۍ چھِ مےٚ بیٚیہِ کینٛہہ ٮ۪ژھان اَنُن مثال یِتھ پٲٹھۍ زَنہٕ مےٚ تۄہہِ اوسوُ ووٚنمُت زِ مےٚ ہَسا تھٔےزیو بِریانی اَکھ وۄنۍ تھٔےزیو تُہۍ بِریانی زٕ ٲسۍ وُ تۄہہِ مےٚ ؤنۍ مٕتۍ وۄنۍ تھٔےزیو تُہۍ ترٛےٚ گوٚو اَکھ یہِ بیٚیہِ اوسوُ تۄہہِ مےٚ ووٚنمُتَن یِم زَن یِم جوٗس تہٕ یِم ترٛیش ویش چھِ کولڈ ڈرٛنک چھِ ترٛیش چھِ یِم تہِ تھٔےزیو تُہۍ علاوٕ مےٚ اوسوُ تۄہہِ ووٚنمُتَن ڈوٕے یوت تھاوٕنۍ وۄنۍ تھٔےزیو ڈِو بیٚیہِ تھٔےزیو پٮ۪پسی بیٚیہِ تھٔےزیو سِٹِنٛگ ڈِو تھٔےزیو تُہۍ زٕ ژور ژور تھٔےزیو گوٚو یِم ہَسا یہِ پٮ۪پسی تھٔےزیو شےٚ بیٚیہِ چھُ سٹِنٛگ تھٔےزیو ٲٹھ بیٚیہِ تھٔےزیو آیس کِرٛیٖم ترٛےٚ ترٛٮ۪ن قٕسمَن ہِنٛدۍ آیس کَرٛیٖم تھٔےزیو پانٛژھ پانٛژھ اَکھ تھٔےزیو وینیٖلا بیٚیہِ تھٔےزیو رابڈی تہٕ بیٚیہِ تھٔےزیو کوٗن یِم تھٔےزیو تُہۍ ٲٹھ ٲٹھ ترٛٮ۪ن قٕسمَن ہٕنٛدۍ تہٕ یا بیٚیہِ چھِ کیٛاہ چھِس وَنان بیٚیہِ اوسوُ تۄہہِ مےٚ ووٚنمُت یِم چِکَن پیتی تھاوٕنۍ چِکَن پیٹی تھٔےزیو تُہۍ ترٛےٚ ترٛےٚ چِکَن پیٹی تھٔےزیو تُہۍ ترٛےٚ ترٛےٚ تہٕ بیٚیہِ چھُ مےٚ باسان بیٚیہِ اگر تۄہہِ باسیوُ پیٖزا زٕ تھٔےزیو تُہۍ مگر یِم بوٚڑ سایز لارٕج سایز بوٚڑ سایز یُس ساروی منٛز بوٚڑ چھُ سُے تھٔےزیو تُہۍ تہٕ بیٚیہِ کٔرۍ زیو تُہۍ کٲم بیٚیہِ تھٔےزیو اَتھ ٹِشوٗ پیپَر سۭتۍ نہ اَتھٕ وَتھٕ چھِنا لگان تَتہِ وَتھراونَس پَتہٕ ضٔروٗری گژھِ آسُن تَمہِ موٗجوٗب تھٔےزیو تُہۍ یِم ٹِشوٗ وِشوٗ تَتھ سۭتۍ یہِ چھُس یہِ چھُس بہٕ ٮ۪ژھان زِ تُہۍ گٔژھِو یہِ تھاوٕنۍ تہٕ تِکیٛازِ مےٚ چھِ یہِ پانَس تہِ ضٔروٗرت تہٕ بیٚیہِ باسہِ یہِ اٮ۪کچُلی ہُرِرٲوِ مےٚ پَژھٮ۪ن ہُنٛد تھوڑا تعداد نا تَمہِ موٗجوٗب پیٚیہِ مےٚ ہُرراوٕنۍ تہٕ مہربٲنی کٔرِتھ کٔرۍ زیو تُہۍ کٲم تُہۍ تھٔےزیو یِم تہٕ تَمہِ پَتہٕ کٔرۍ زیو تُہۍ یُس تۄہہِ مےٚ آرڈَر یہِ چھُو دیُتمُت تَتھ پٮ۪ٹھ یُس مےٚ تۄہہِ اٮ۪ڈرَس چھُو دیُتمُت تٔتھۍ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ کٔرۍ زیوکھ تُہۍ یِم ڈِلوَر تُہۍ أنۍ زیو یِم تٔتھۍ اٮ۪ڈرٮ۪سَس پٮ۪ٹھ سٲری زانٛہہ پیمٮ۪نٛٹ کَرٕہو تۄہہِ بہٕ تٔتۍ نَسٕے پیمٮ۪نٛٹٕچ چھَنہٕ کانٛہہ فِکِر وِکِر کِہیٖنۍ تہِ پیمٮ۪نٛٹ واتہِ سُہ ٹٮ۪نشَن چھُنہٕ کینٛہہ آرام سانہٕ یی زیو تُہۍ تہٕ بیٚیہِ تھٔےزیو خیال یہِ گژھِ نہٕ خراب وراب پھُٹُن گژھِ نہٕ یِم کینٛہہ چیٖز چھِ اَتھ منٛز یِم اِن پھٕٹن وٕٹن یا یِم مےٚ یِم تۄہہِ ترٛیش ویش ؤنۍ مو کولڈ ڈرٛنک ؤنۍ مو پٕلین ترٛیش تہِ تھٔےزیو دہ وُہ تہٕ یِم مےٚ تۄہہِ یِم ؤنۍ مو یِم تھٔےزیو تُہۍ کیٛاہ چھِس وَنان تَمہِ آے زِ یِم گژھن نہٕ ترٛیش گژھِ نہٕ گَرمٕنۍ ہُم باقٕے چیٖز گٔژھۍ نہٕ خراب گژھٕنۍ کینٛہہ تمَن تھٔےزیو خیال خاص خیال